سرینَگرَس منٛز چھِ واریاہ چیٖز وَونہٕ یِوان یِتھ کٔنۍ زَن ٲلوٕ ڈوٗن سیفران تہٕ واریاہ واریاہ چیٖز چھِ یِوان ییٚتہِ وَونہٕ ٲلوَن تہِ چھُ مَزٕ آسان ژوٗنٛٹھ چھُ آسان کٲشُر ژوٗنٛٹھ تَتھ تہِ چھُ واریاہ مَزٕ آسان بیٚیہِ چھُ آسان توٚمُل توٚمُل ٹَماٹر ژوٗنٛٹھ بادام چھِ واریاہ واریاہ چیٖز چھِ ییٚتہِ یِوان واریاہ سرینَگرَس مَنٛز یِم نیٚبرٕ پٮ۪ٹھٕ ٹوٗرِسٹ یور یِوان چھِ سرییٖنَگَر تِم چھِ گَژھان سرییٖنَگرَس منٛز مَہراجی بازَر تَتہِ اَنان ڈوٗنۍ بادام کھٔزٕر بیٚیہِ اَنان کِشمِش بیٚیہِ اَنان کاجوٗ واریاہ واریاہ چیٖز اَنان

بیٚیہِ یِم کٕنان چھِ مارکیٹَس منٛز کاجوٗ چھِ درٛٔگۍ پیٚوان ڈوٗنۍ چھِ یِوان وٕنۍ کیٚنَس چھِ ڈونٮ۪ن ہُنٛد سیٖزَن تہِ ڈونۍ چھِ یِوان واریاہ والنہٕ یور سرینَگرَس منٛز تہٕ ییٚتہِ چھِ کٕنان بیٚیہِ چھِ ییٚتہِ یِوان توٚمُل بیٚیہِ چھُ ییٚتہِ یِوان پھمب یِوان بیٚیہِ چھِ یِوان نَدٕرۍ ڈَلٕکۍ نَدٕرۍ تِم تہِ یِوان کھیٚنہٕ بیٚیہِ یِوان خاص کَر کہِ سردیَن مَنٛز آنچار یِوان بَناونہٕ سُہ چھُ یِوان کھٮ۪نہٕ تَتھ تہِ چھُ واریاہ مَزٕ لگان تہٕ یِمے یِمے چیٖز چھِ یِوان